وعلیکم اسلام ورحمۃ اللہ وبرکاتہ اَہن حظ بالکُل صٔحیح کال کٔر تۄہہ أسۍ چھِ لون ڈراے فروٗٹ شاپ پٹھ کٔرِو حُکُم ییٚتہِ چھِ مُختٔلِف قٕسمٕکۍ ڈراے فروٗٹ دٔستِیاب مِثال کھٔزٕرچھِ کِشمِش چھِ بادم چھِ دوٗنۍ مُختٔلِف قٕسمٕکۍ تُہۍ کیاہ چھُو ضروٗرت اَہن حظ بالکُل کیاہ حظ یِمن چھِ بے شُمار صِفت مثال کے طور پر کھٔزٕر کھٮ۪یو تُہۍ صبُحن ؤتھو نہ سَکلی تُہۍ ؤتھو صبُحن ننٛدرِ پتہٕ کھٮ۪یِو سَکلی دۄد پھیٖرِس سۭتۍ کھٮ۪یو یہِ کھٔزٕر کھٮ۪یو یا کِشمِش کھٮ۪یو اَمہِ سۭتۍ چھُ اِنسان صحت منٛد روزان یا صبُحن ؤتھِو پَتہٕ کھٮ۪یو یہِ مطلب اَمہِ سۭتۍ چھُ دل تہِ روزان اَصٕل پٲٹھۍ باقٕے جسمٕکۍ تان تہِ روزان اَصٕل پٲٹھۍ دود آسہِ بیمٲرۍ اَسہِ کیٚںہہ مطلب امہِ سۭتۍ چھ واریاہ مِثال کے طور پٲٹھۍ مدد ملان بیٚیہِ یِم چھِ نہ کِشمِش یِم کِشمِش تہٕ کاجوٗ یِم چھِ خاص یِم چھِ خاص یِم چھِ أسۍ تاران افغانستان پٮ۪ٹھ حظ یہِ آ بیٚیہِ چھُ کۄنٛگ اَسہِ کۄنگ اَسہِ نِش دٔستِیاب مطلب سُہ بوٗزِو نہٕ تُہۍ کَنہِ جایہِ سُہ چھُ اَسہِ پننہِ مثال پانٛپر وُڑرِ پٮ۪ٹھ نیران سُہ چھُ مطلب صٔحیح زَبردست تَتھ چھِ واریاہ محنت لگان سُہ چھُ پِیور زَبردست تَمہِ سۭتۍ چھُ واریاہ فٲیدٕ ملان پرٮ۪تھ کُنہِ طرفہٕ اِنسان سُہ چھُ مشہوٗر پوٗرٕ دُنیاہَس منٛز سُہ چھُ سانی پانٛپر وُڑرِ پٮ۪ٹھ نیران

ہے یِمن ہسا چھِ مُختٔلِف ریٹ تۄہہِ پیٚیوٕ نہٕ زیادٕ درٛوگ کینٛہہ مِثال کاجوٗ کِلوٗ یہِ بَنہِ لگ بگ ساڈ ترٛےٚ ہَتھ کھٔزٕر کِلوٗ یہِ بَنہِ لگ بگ زٕ ہَتھ پانٛژٕترٕٛہ رۄپیہِ تہٕ بیٚیہِ چھِ کِشمِش یِم چھِ ساروی کھۄتہٕ سستہٕ اکھ ہَتھ ژَتجی رۄپیہِ کِلو تۄہہِ کوٗتاہ چھُو ضروٗرت کٔژ کٔژ کِلوٗ لگ بگ اہن حظ

اَہن حظ اَہن حظ یِمن حظ کوٚر مےٚ تۄہہِ یہِ ووٚنوٕ نہ یِمن حظ کوٚر مےٚ ٹوٹل یِمن کھٔتۍ رۄپیٮس ساڈ پنداہ شیٚتھ بس ٹوٹل ؤلِو ؤلِو کیٚنٛہہ چھُنہٕ وۄنۍ تۄہہِ کَرہو وۄنۍ رۄپیس تُہۍ نِوٗ یوتَتھ سامان ؤلِو یہِ چھُ اَسہِ پَنُن یہِ چھ اسہِ پزِ مطلب کنسیشنٕے کَرٕنۍ ؤلِو رۄپیس ہَتھ ڈۄڈ ہَتھ کَرو کَم رۄپیس ژۄداہ شیٚتھ ہیمہٕ وٕ تۄہہِ بَس بیٚیہِ چھ بیٚیہِ چھا کیٚنٛہہ اَسہِ تانۍ چھےٚ بیٚیہِ کیٚنٛہہ تیٚلہِ ہسا ییٚتہِ وَنکھ ٹھیٖک وۄنۍ وۄنۍ رۄپِیس ہَتھ ڈۄڈ ہتھ یہِ گوٚو واریاہ کیٚنٛہہ اَدٕ سا ؤلِو دِیُس رۄپیس ساڈ ترُٛواہ شیٚتھ پانٛژھ ہَتھ کَٔرِو بیٚیہِ کَم اۭں تُہۍ کتہِ پٮ۪ٹھ چھِو پانہٕ کۄلگامہِ ہا یہِ چھُ پانپرٕ حظ یہِ سون دُکان چھُ پانٛپرٕ بالکُل بازرَس منٛز ییٚتٮ۪ن گنٹا گر چھُ نہ تٔتھۍ بالکُل تٔتھۍ بالکُل برونٛٹھ کنۍ چھُ سون دُکان تُہۍ ہٮ۪کِو یہِ معلوٗم کٔرِتھ لون ڈراے فروٗٹ شاپ یہِ چھُ واریاہ مشہوٗر اَہن حظ بالکُل بالکُل بالکُل اہن حظ تُہۍ چھُو تُہۍ چھُو صٔحیح بوٗزمُت بالکُل أسۍ چھِ گرٕ تام واتناوان کٕہینۍ تہِ پرواے چھُ نہٕ مطلب یور ینٕچ کانٛہہ تہِ پریشٲنی چھنہٕ أسۍ چھِ مطلب پرٮ۪تھ کانٛہہ چیٖز چاہے کم آسہِ کٲنسہِ نیُن یا زیادٕ اَسہِ أسۍ چھِ برابر گرٕ تام واتناوان تُہۍ ہٮ۪کو پَتہٕ پنٕنۍ پونٛسہٕ رٔٹِتھ چینج تُہۍ ہٮ۪کو تتنی دِتھ آرام سان اسہِ چھِ نفر سوزن واتان توٗرۍ اَہن حظ کیٚنٛہہ چھُ نہٕ پرواے أسۍ کَرو پَنٕنۍ کِنۍ پوٗرٕ کوٗشش تۄہہِ مطلب تور تام تُہۍ چھِو سٮ۪ٹھاہ دوٗر ؤلِو أسۍ کَرو پَنٕنۍ کِنۍ برپا کوٗشِش تہٕ تور تان واتناونہٕ خٲطرٕ کِہینۍ چھُ نہٕ پرواے تُہۍ مہٕ ہیٚیو ٹینشن نہ نہ اسلام علیکُم